وعلیکُم سَلام اَہَن حظ آ شُکُر تُہۍ چھِو حظ ٹھیٖک آ بِلکُل أسۍ چھِ کانٛگرِ فٮ۪کٹری پٮ۪ٹھ مَنظوٗر احمد اَچھا تۄہہِ چھُو اَچھا تۄہہِ چھُو رِٹیل دُکان اَچھا ٹھیٖک تۄہہِ چھُوا کۄپوارا بازرس مینَس منٛز کِنہٕ کۄپوارا ہیوٚر اَچھا چوکی بَل سایڈ ٹھیٖک تۄہہِ چھُو ؤنکٮ۪نس دُکان ایٚویلیبٔل بِلکُل اَسہِ اَسے چھُ ؤنکٮ۪نَس دُکانَس دُکانس منٛز واریاہ اَصٕل تعداد تعداد موٗجوٗد تَتھ منٛز چھِ اَسہِ کَلٲرڈ کانٛگرِ تہِ چھِ اَسہِ تَتھ منٛز چھِ اَسہِ واریاہ قٔسمٕکۍ تَتھ منٛز چھِ آسان اَسہِ واریاہ مطلب کیٛاہ آسہِ گوٚمُت یوٗز تَتھ آ مِٹیٖرِیَل سُہ آسہِ تَتھ اَصٕل حظ بیٚیہِ چھُ آسان پیکٮ۪ٹ تہِ چھُ آسان واریاہ زیادٕ بیٚیہِ چھُ آسان تھوڑا تِم حظ آ تِم حظ سجٲوِتھ کانٛگرِ تۄہہِ چھوا تَمہِ سٍتۍ تۅہہِ چھُوا سِمپٔل کانٛگرِ ضروٗرت کِنہٕ تھوڑا تِم سَجٲوِتھ کانٛگرِ ضروٗرت زٕ ترٛےٚ قٔسٕم مطلب تھوڑا پٔلین تہِ تہٕ بیٚیہِ یِم تھوڑا کَلٲرڈ رنٛگ ونٛگ کٔرِتھ ٹھیٖک تُہُنٛد آرڈر کوتاہ چھُ لگ بھگ کِہیٖنٛۍ نہَ حظ میکزِمم چھِ اَسہِ کانگرِ ہٕنٛز ریٹ گژھان تۄہہِ فِکسٕڈ پرٛایز چھُ اَسہِ گژھان اَصلی ساڑ ترٛےٚ ہَتھ ٹھیٖک تہٕ ساڑ ترٛےٚ ہَتھ ہٮ۪کَو تۄہہِ اَسہِ ڈِسکاوُنٛٹَس پٮ۪ٹھ آ زٕ ہَتھ تہٕ شیٖتھ رۄپیہِ اکھ کانٛگرِ دِتھ تہٕ راوُنٛڈ ترٛٮ۪ن کلرن یُس آسہِ کَلٲرڈ کمٕے کمٕے تھوڑا سَجٲوِتھ چھِ آسان سۅ گژھِ تۄہہِ میکزِمم ترٛےٚ ہَتھ تہٕ وُہ رۄپیہِ دَہ وُہ رۄپیہِ حظ آ تۄہہِ تۅہہِ آسوٕ آرڈر ضروٗرت تہٕ تُہۍ کٔریو اَسہِ کال تہٕ کوتاہ آرڈر آسہِ ترٛاوُن اَسہِ چھِ بٔڈِس بچس پَنٕنۍ گٲڑۍ واتہِ تۅہہِ مال توٗرۍ تہٕ بیٚیہ گژھِ پَتہٕ کھسان کِلوٗ میٖٹر حِسابہٕ کوتاہ کھسہِ کِراے تھوڑا بہت آ یہِ گژھِ پَتہٕ ژیر ریٹہٕ ریٹ کیٛاہ گوٚوٕ زیادٕ أسۍ چھِ آسان یہِ اَتھ تھوڑا فِکسٕڈے وۄنۍ اَگر تُہۍ ڈِسکاوُنٛٹ اَگر تۄہہِ ساس کانٛگرِ چھَو نِنۍ تہٕ تتھ ہٮ۪کَو تۄہہِ أسۍ کٔرِتھ ڈِسکاوُنٛٹ رۄپیہِ دَہ وُہ بیٚیہِ ہیٚلو حظ اکھ چیٖز نہٕ کیٚنٛہہ بیٚیہِ ہٮ۪کَو تۄہہِ أسۍ میکزِمم چلو میکزِمم زٕ ہَتھ تہٕ ستتھ رۅپیہِ ہٮ۪کَو کٔرِتھ حظ زٕ ہَتھ سَتَتھ وُچھ حظ اَتھ کوٚر اَسہِ آلریڈی پٔرسَنٛٹیج مےٚ ووٚن تۄہہِ گۄڈے یہِ چھُ آسان ساڑ ترٛےٚ ہَتھ چھُ اَسہِ میکزِمم امیُک تھوٚومُت پرٛایِز وۅنۍ چھُ اَسہِ پَتہٕ ہول سیلَس منٛز ہیٚکہِ ہڑِتھ ہڑٕتھ مطلب ؤنکٮ۪نس چھِ أسۍ دِوان مطلب واریاہ کَم پرٛایسَس پٮ۪ٹھ اَکھ کران ڈِسکاوُنٛٹ تھٲرٹی پٔرسَنٛٹ کرو أسۍ ڈِسکاوُںٛٹ أسۍ کانٛگرِ سٮ۪ٹھاہ تہٕ تُہۍ ؤنۍ زیٚو مَگر اٮ۪کزیکٹ تۄہہِ چھُوا کَلٲرڈ کانٛگرِ چھُوا تۄہہِ ضروٗرت تہٕ کٲژَاہ تہٕ یِم کٔژ چھِ ضروٗرت تہٕ پَتہٕ کرو أسۍ تَتھ پٔرسینٹیج حِساب پانٕے یہِ فِک فِکزیشن کٔژ گژھنو پٔلین کَلٲرڈ تہٕ بیٚیہِ تھاوہو بہٕ سَجٲوِتھ زیادٕ سۄ کَشمیٖری تَتھ منٛز اَگر تُہۍ نِیو تیٚلہِ ساس نِیو تُہۍ بَرابر تیٚلہِ گوٚوٕ تۅہہِ آ تیٚلہِ تھٲوِو تُہۍ مےٚ حِساب ساڑ ترٛےٚ ہَتھ تھٲوِو تُہۍ یِم ساڑ ترٛےٚ ہَتھ یِم ٹھیٖک گٔے تِم سَتھ ہَتھ ٹھیٖک چھا ترٛےٚ ہَتھ کانٛگرِ گٔے پَتہٕ کُم سِمپٔل کانٛگرِ چھِ نہٕ حظ ٹھیٖک آ تیٚلہِ میلہِ تۄہہِ اَگر تۄہہِ پٔلین کانٛگرِ دِمہو تۄہہِ کَم سے کَم زٕ ہَتھ تہٕ پَنٛژاہ ڈاے ہَتھ رۄپیہِ تہٕ یُس ہُہ کَلٲرڈ کانٛگر گَژھِ سُہ گژھِ تۄہہِ میکزِمم ٹوٗ سیوینٹی تٔمِس آسہِ تُہٕنٛز تٔمِس چھِ تھوڑا ہاے کاوُنٛٹ چھِ بیٛاکھ سَجٲوِتھ سُہ گژھِ تۄہہِ ترٛےٚ ہَتھ تہٕ وُہ گٔیاو تیٚلہِ چلو ترٛےٚ ہَتھ رۄپیہِ گژھِ ٹھیٖک چھا آ

چلو ٹھیٖک آ تُہۍ ؤنۍتو آرڈر حظ أسۍ ترٛاوَو ایڈرَسس پٮ۪ٹھ تۄہہِ آرڈر کوٗتاہ آسہِ آرڈر تَمہِ پَتہٕ کرو أسۍ پیمٮ۪نٛٹ تتَی چلو اَسلام علیکُم اَسلام علیکُم